اَگر بہٕ وَنہٕ میٛٲنۍ یادگار ایکٕسپیٖرنَس کیٛاہ چھُ روٗدمُت ییٚلہِ تہٕ بہٕ ٲسٕس پٮ۪ٹِنٛگ کَران یا ییٚلہِ تہِ بہٕ ٲسٕس تصویٖر بناوان اَکہِ دۄہ ٲسٕس بہٕ شالمور گٲمٕژ بہٕ چھَس اَکثَر پَنٕنۍ یِم تہِ بہٕ پٮ۪نٹِنٛگٕس چھِ تِم یِم تہِ تصویٖر چھِ بہٕ چھَس تِم پریفَر کَران کہِ بہٕ کَرٕ تِم نٮ۪برٕ کَنتھٕے بناونہٕ بہٕ مطلب نیچرَس منٛز بناوٕ ہا بہٕ تِم اَکہِ دۅہ کیٛاہ گٔے کٲم بہٕ گٔیَس یور شالمار بناونہِ مےٚ نِیٛوٗ پَنُن بورڈ بوڈ سۭتۍ بہٕ ٲسٕس وۅنۍ لوگ مےٚ تَتہِ سٮ۪ٹ اَپ وٮ۪ٹ اَپ کَرُن سورُے بورڈ ووڈ بہٕ بیٖٹھٕس وۅنۍ تَتٮ۪ن مےٚ تھٲو چِیر سٮ۪ٹ اَپ کٔرِتھ سٲری چیٖز سٮ۪ٹ اَپ کٔرِتھ وۅنۍ یُتھٕے بہٕ چھَس سِٹارٹ کَران بناوُن کیٛوٗنٛکہِ تَتہِ پٮ۪ٹھٕ یُس نظارٕ چھُ شالمار پٮ۪ٹھ مےٚ چھُنہٕ باسان آسہِ واریاہَن جایَو کِنۍ تہِ چھُ واریاہ اَصٕل نظارٕ مگر یُس شالمار کِنۍ نظارٕ مےٚ باسٮ۪و سُہ اوس مطلب واریاہ مطلب تہٕ تَمیُک بہٕ ہٮ۪کہٕ نہٕ ؤنۍ تھٕے کٮُ۪تھ اَصٕل نظارٕ چھُ تَتہِ پٮ۪ٹھ مےٚ ہیوٚک مےٚ کوٚر سِٹارٹ مےٚ کوٚر شروٗع بناوٕنۍ تصویٖر کٔمِچ یِم پہاڑ چھِ تَتہِ پٮ۪ٹھ اَتھِ یِوان وۅنۍ یِتھُے بہٕ بناوان ٲسٕس مےٚ ہیوٚت سِٹارٹ کَرُن مےٚکوٚڈ پَنُن پینٹِنٛگ برٛش برٛوُش وُرُش بیٚیہِ تِم کَلَر وَلَر یِم آسان چھِ ایکلیرٕکۍ کَلَر وغیرہ بہٕ چھَس تِمَے اِستعمال کَران تہٕ کیٛاہ کٲم گٔے مےٚ کوٚر سِٹارٹ بناوُن پینٹِنٛگ ییٚلہِ مےٚ سِٹارٹ کوٚر پینٹِنٛگ بناوُن اورٕ گٔے واریاہ لُکھ گٔے جمع سٲری ٲسۍ مےٚ مطلب مطلب واریاہ ایپرِشیٹ مطلب کَران کہِ وۅنۍ واریاہ اَصٕل بنوو أمۍ واریاہ مطلب مےٚ ٲس نٮ۪صف پینٹِنٛگ پَنٕنۍ نٮ۪صف تصویٖر ماوٹین پہاڑَن ہُند کوٚرمُت بنوومُت تِم ٲسۍ مےٚ واریاہ کَران یہِ ایپرِشیٹ کہِ ژٕ چھَکھ واریاہ ہونہار کوٗر ژٕ ہٮ۪کَکھ ایٚمہِ برٛونٛہہ تہِ مطلب پٔکِتھ مطلب بہٕ چھَس چاہان مطلب تِم تِم گٔے اِنسپایر تِم ٲسۍ وَنان کہِ کاش سٲنۍ تہِ کوٗر آسہِ ہا نا یِژھ مطلب بہٕ گٔیَس تَتٮ۪ن باسٮ۪و مےٚ نہَ مےٚ چھُ پٔزی پٲٹھۍ کموومُت کیٚنٛہہ مطلب نہَ مطلب اگر بہٕ چھَس یہِ اِفٮ۪کٹہٕ ہٮ۪کان أنِتھ پَنٕنہِ سوسایٹی پٮ۪ٹھ باقٕے تہِ ہٮ۪کَن مطلب اگر تِمَن ہٕنٛدۍ شُرۍ تہِ ہٮ۪کَن کٔرِتھ واریاہ ٲسۍ ڈریٖم کَران کاش سٲنۍ شُرۍ تہِ آسہٕ ہان نا تِم تہِ ٲسۍ یژھان کاش تِم تہِ ہٮ۪کہٕ ہَن ژےٚ ہِش ٲسِتھ أڑۍ ٲسۍ وَنان کاش ژٕے آسہٕ ہاکھ نا میٛٲنۍ کوٗر یِتھٕ پٲٹھۍ یِتھٕ پٲٹھۍ گوٚو تَمہِ پتہٕ ییٚلہِ مےٚ کٔر ختم بناوُن اَکھ تٮُ۪تھ ایکٕسپریٖنَس گوُس مطلب بہٕ روٗزٕس تٔتی یِتھُے مےٚ ختم کٔر پَنٕنۍ پینٹِنٛگ بناونہِ مےٚ وۅنۍ اوس مےٚ گَرٕ نیرُن اوبٮ۪س سی بات چھُ ژیر اوس گوٚمُت واریاہ تَمہِ وِزِ ٲسۍ بجیمژٕ شام مطلب شےٚ ٲسۍ بجیمژٕ تہٕ ژیر گوٚو تھوڑا تہٕ مےٚ سوٗنٛچ وۅنۍ گژھٕ بہٕ گَرٕ مےٚ گٔے پینٛٹِنٛگ ویٚنٹِنگ ختم یِتھُے مےٚ پینٛٹِنٛگ ختم کٔر اورٕ کیٛاہ آو مےٚ نِش آیہِ زٕ نفر ٹھیٖک چھا اَکھ آیہِ زنان تٔمۍ سٕنٛز بیٚیہِ آو تٔمۍ سُنٛد خانٛدار تِم آیہِ تٔمۍ دوٚپ مےٚ کٔرٕنۍ یہِ پینٛٹِنٛگ واریاہ خۄش تہٕ مےٚ گژھِ یہِ پینٛٹِنٛگ مطلب بہٕ ٲسٕس وَنان کیٛاہ یہِ چھا پٔزی پٲٹھۍ تیٛوٗتاہ لایِق پینٛٹِنٛگ کہِ یِم چھِ یژھان کہِ مطلب یِم چھِ یِم چھِ مطلب تیار کہِ أسۍ کَرَو پےٚ أسۍ دِمہوے اَتھ ژےٚ پۄنٛسہٕ یُتھ ژےٚ بنووُتھ سۄ پینٛٹِنٛگ کٕنۍ مےٚ پتہٕ پانٛژَن ساسَن رۄپیَن بیٚیہِ ٲسۍ نہٕ سۄ تِژھ تہِ کیٛاہ مطلب مےٚ کٔر محنت تَتھ پٮ۪ٹھ مگر تیٖژاہ تِنہٕ کیٚنٛہہ سۅ ٲسۍ مےٚ جَسٹہٕ پانَس خٲطرٕ تھوڑا سا چھِنا سُہ خۄش دِل خۄش کَرنہٕ خٲطرٕ چھَس بہٕ گژھان تہٕ یِمَو دوٚپ مےٚ چھِ یہِ پینٛٹِنٛگ ہیٚنۍ گۄڈٕنٮ۪تھ ووٚن مےٚ تِمَن نہَ نہَ بہٕ ہٮ۪کہٕ نہٕ یہِ دِتھ مطلب یہِ چھَنہٕ تِژھ تہِ گٔمٕژ یُس تُہۍ چھُو مطلب وَنان تِمَو دوٚپ ژٕ وَن اَتھ کیٛاہ چھےٚ ژٕ کوٗتاہ مطلب کۭتِس کٕنَکھ ژٕ مےٚ ووٚن یِمَن چلو بہٕ ہٮ۪کہٕ بہٕ چھَس نَتہٕ پَنٕنہِ یِم تہِ بہٕ پینٛٹِنٛگ چھَس بہٕ چھَس تِم کٕنان دَہَن ساسَن مگر مےٚ ووٚن تِمَن دوٚپمَس تُہۍ دِیُو پانٛژَن ساس پانٛژٕے ساس تِمَو ووٚن تِمَو کوٚر مےٚ فورٕس تِمو کوٚر مےٚ دوٚپُکھ نہَ نہَ پانٛژھ ساس اَتھ خٲطرٕ تِمَو دِتۍ مےٚ پتہٕ شےٚ ساس رۄپیہِ بیٚیہِ ساس رۄپیہِ مطلب ژےٚ لٔجی محنت اَتھ مطلب ژےٚ بنووُتھ تٮُ۪تھ اَصٕل دوٚپمَس ٹھیٖک چھُ تَمہِ پتہٕ کیٛاہ گوٚو یِتھُے مےٚ تِمَن پینٛٹِنٛگ ویٚنٹِنٛگ دِتۍ تِم گٔے واریاہ خۄش کیٛوٗنٛکہِ تِمَو چھِ پےَ وۅنۍ کیٛاہ اوس اَتھ تَل ریٖزَن تِمَو کیٛازِ ٲسۍ ہیٚژمٕژ سۄ پینٛٹِنٛگ تِمَن ہٕنٛز یۄس کوٗر ٲسۍ سۄ ٲسۍ ریٖسَنٹلی مطلب ہالی مان ژٕ ٲسۍ سۄ گُزریمٕژ تٔمِس تہِ اوس ناو بازِلا ہَے ٹھیٖک چھا تہٕ تٔمِس اوس نہَ تٔمِس اوس ناو سار نہَ تٔمِس کیٛاہ اوس ناو تٔمِس اوس ناو أدیٖب أدیٖبہ آ تٔمِس اوس ناو أدیٖبہ مےٚ تہِ چھُ ناو أدیٖبہ تہٕ بیٚیہِ ٲسۍ دَپان تِم ٲسۍ مےٚ صِرِف دَپان ژٕ چھکھ سانہِ کورِ ہٕنٛدۍ مطلب کوٗر ہِش چھکھ ژٕ اَسہِ شَکلہِ ژےٚ چھےٚ نَس تہِ میلان أچھ تہِ میلان تہٕ تِم تِمَو ہیٚژ اِن شارٹ کہِ مطلب اَکھ ٲسۍ ہۄ ایکٕسپریٖنَس تہِ کیٚنٛہہ نا ژےٚ بنووُتھ واریاہ اَصٕل بیٚیہِ اوس یہِ تَتھ مین ریٖزَن کہِ ژٕ چھَکھ سانہِ کورِ ہِش باسان شکلہِ یۄس تِمَن ریٖسَنٹلی ییٚمہِ سٕنٛز یۄس گُزرٲمٕژ ٲسۍ تہٕ تَتٮ۪ن گوٚو مےٚ واریاہ فیٖل تہٕ تِم تہِ گٔے واریاہ خۄش بہٕ تہِ گٔیَس واریاہ خۄش مطلب سُہ باسٮ۪و مےٚ مطلب سُہ موٗمٮ۪نٛٹہٕ اوس اَکھ اَکھ ایپرِسیشَن موٗمٮ۪نٛٹہٕ تہِ اوس بیٚیہِ اوس بہٕ گٔیَس کَنٮ۪کٹِڈ تہِ تِمَو پتہٕ کوٚر اَسہِ نمبر وَمبر ایکٕسچینٛج مطلب یُتھ اَکھ ایکٕسپریٖنَس یُس مےٚ ہمیشہِ یاد چھُ روٗدمُت بیٚیہِ تٔتھۍ دوران اوس مےٚ پتہٕ ایکزِبِشَن تہِ یِمَن ہُنٛد پیٚنٹِنٛگسَن ہُنٛد آ تہٕ واریاہ میٛٲنۍ مےٚ ٲسۍ بناومٕتۍ لگ بَگ لَگ بَگ فُوٹی فایِو آئۍ گیس تہٕ فورٹی فایِو یِم پینٛٹِنٛگٕس سِکیچٕس ٲسۍ مےٚ بناومٕتۍ بیٚیہِ ٲسۍ مےٚ پینٛٹِنٛگٕس بناومژٕ فورٹی فایو منٛزٕ گٔے بِکیٚے فورٹی فایِو بہٕ ٲسٕس سۄ گۄڈٕنِچ اَکھ وٲحِد سِٹال ییٚمۍ سٕنٛدۍ برابر فورٹی فایِو مطلب گٔے پیٚنٹِنگٕس نِیَکھ ٹھیٖک چھا بیٚیہِ گوٚو نہٕ مےٚ کیٚنٛہہ مطلب کانٛہہ تہِ مطلب مےٚ کٔر نہٕ کانٛہہ تہِ تِمَن تِمَو نہَ ووٚن بارگِنِٛگ تہِ کٔر نہٕ تِمَو نہَ نہَ یِتُے دِمَو یِتُے دِمَو میٛٲنٮ۪و جہ یِمو مطلب یوٗتاہ مےٚ اوس تِمَن ووٚنمُت کہِ بہٕ دِمہٕ زٕ سا مطلب جان چھِ یہِ پینٛٹِنٛگ فار ایکزامپُل مےٚ بنٲو کانٛہہ پینٛٹِنٛگ یہِ چھِ دَہَن ساسَن ہٕنٛز تِمَو دِتۍ برابر مطلب تَتٮ۪ن تہِ باسٮ۪و مےٚ نہَ مےٚ چھےٚ شایِد مےٚ منٛز چھُ تٮُ۪تھ کلا کہِ باقٕے چھِنہٕ مطلب تِم چھِنہٕ بحرٲنی مےٚ وَنٕنَس نہَ نہَ نہَ اگر یہِ دَہَن ساسَن چھِ أسۍ دِمَو ٲٹھٕے ساس سُہ سُہ ایکٕسپریٖنَس تہِ اوس میٛانہِ ہٕنٛدِ خٲطرٕ واریاہ بیٚیہِ سٲنۍ ییٚتہِ مطلب ییٚتہِ بہٕ روزان چھَس تتِکۍ بٔڈۍ بٔڈۍ ہونہار پینٛٹٲرٕس آیہِ مےٚ نِش تِم گٔے مطلب تِم ٲسۍ وَنان نہَ نہَ نہَ ژٕ چھَکھ واریاہ اَصٕل بناوان تِمَو تہِ کٔر مےٚ واریاہ حو حوصلہٕ افزٲیی کہِ نہَ ژٕ ہٮ۪کَکھ اَمہِ کھۄتہٕ تہِ زیادٕ مطلب اگر ژٕ وُنکٮ۪س یَتھ لیٚولَس پٮ۪ٹھ چھَکھ کَران مطلب برٛونٛہہ کُن مطلب اَکھ ؤری پتہٕ زٕ ؤری پتہٕ ترٛےٚ ؤری پتہٕ ژٕ واتکھ خبر کوٚت مطلب سُہ ایکٕسپیٖرَنَس تہِ ٲسۍ میٛانہِ خٲطرٕ واریاہ بوٚڈ اَکھ چیٖز اِوٕن مطلب میٛٲنۍ یۄس مَما چھےٚ سۄ تہِ آیہِ میٛٲنِس ایکزِبِشَنَس پٮ۪ٹھ مطلب تٔمۍ کوٚر پےٚ میٛانہِ پینٛٹِنٛگ خٲطرٕ تِہٕنٛدِ خٲطرٕ مطلب یہِ چھُ طٲہِر سی چیٖز چھِ کہِ مطلب سۄ ٲسۍ مےٚ ہو حوصلہٕ افزٲیی کَران کہِ نہَ نہَ نہَ مگر تٔمۍ تہِ دِتۍ مےٚ پۄنٛسہ تہٕ یُس مےٚ واریاہ مطلب سُہ اَکھ ایکٕسپیٖرَنَس چھُ واریاہ بیٚیہِ میٛٲنۍ نانا جی تِم تہِ ٲسۍ آمٕتۍ بیٚیہِ واریاہ لُکھ یِم تہِ سانہِ کٔشیٖرِ ہٕنٛدۍ بٔڈۍ بٔڈۍ لُکھ چھِ تِم تِمو تِمَو تہِ نی میٛانہِ نِش مطلب پینٹِنٛگٕز ویٚنٹِگٕز سُہ چیٖز تہِ کورُکھ مےٚ مطلب واریاہ خۄش سارِوٕے کھۄتہٕ خۄش کورُن مےٚ یِہَے اَکھ ہُہ اِنٛسیٖڈَنٛٹ کہِ ییٚلہِ بہٕ پینٛٹِنٛگ ٲسٕس بناوان لُکھ گٔے جمع تِمَو کٔر مطلب ژَرِ پوٚپ کوٚر تِمَو یَتھ أسۍ کٕلیپٕس چھِ وَنان تِم مطلب سُہ اَکھ سُہ اَکھ موٗمٮ۪نٛٹ اوس میٛانہِ خٲطرٕ واریاہ بوٚڈ اَکھ مطلب مےٚ باسٮ۪و مےٚ زیوٗن خبر کیٛاہ تہٕ أڑۍ چھِ وَنان أڑۍ چھِ کِرٹہِ سایِز تہِ کَران ہے ژٕ کیٛازِ چھَکھ کَران مگر مےٚ چھِ پےَ کہِ ہٮ۪کہٕ بہٕ ہٮ۪کہٕ کٔرِتھ مطلب اَگر مےٚ اَز یہِ اَکھ ایکٕسپیٖرَنَس یوٗتاہ بوٚڈ چھُ شِیر کَرنہٕ خٲطرٕ پگاہ آسہِ مےٚ اَمہِ کھۄتہٕ بوٚڈ اَکھ ایکٕسپیٖرَنَس شِیر کَرنہٕ خٲطرٕ یِم زٕ ایکٕسپیٖرَنَس چھِ یِم میٛانہِ زِنٛدگی ہٕنٛدۍ واریاہ قریٖب چھُ بیٚیہِ یُس مےٚباسان چھُ کہِ مطلب بہٕ ہٮ۪کہٕ کیٚنٛہہ نَتہٕ کیٚنٛہہ برٛونٛہہ کٔرِتھ بَس